سٲنِس گامَس منٛز یِم قدم تُلنہٕ چھِ یِوان پَنٕنۍ شُرۍ پولیو نِش بَچاونہٕ خٲطرٕ تِم چھِ یِتھ کٔنۍ زِ ییٚلہِ اَکھ شُر زیوان چھُ تمہِ پَتَے تٔمِس چھِ یِوان ویکسیٖن دِنہٕ سُہ ویکسیٖن چھِ آسان اَکھ آے پی وی آے پی وی مطلب گوٚو سُہ ویکسیٖن چھِ یِوان دِنہٕ تٔمِس زَنٛگہِ یا نَرِ پٮ۪ٹھ یہِ چھِ کَران بیٚیہِ چھِ یہِ آسان یہِ چھِ آسان اَتھ پٮ۪ٹھ کہِ کَس کۭژاہ ایج آسہِ بَچَس تٔمِس چھِ تیٚمی حساب یِوان ویکسیٖن دِنہٕ آے پی وی ویکسیٖن چھِ دِوان تٔمِس زنٛگہِ یا نَرِ پٮ۪ٹھ بیٛاکھ گوٚو او پی وی او پی وی چھِ ٲسَس ترٛاوان سُہ چھُ ڈرٛاپسٕچ شَکلہِ منٛز آسان تہٕ یِم ویکسیٖن چھِ یِوان بَچَن لَکچہِ اُمرِ منٛزَے دِنہٕ تاکہِ تِم بَچَن پولیو نِش